وعلیکُم اسلام بہٕ چھَس فاطمہٕ تُہۍ کٔم چھُو بہٕ چھَس حمیٖداہ تُہۍ کٔم چھُو اَچھا اَچھا اَچھا تُہۍ ؤنۍ تَو مےٚ بہٕ کیٛاہ خٔدمت ہٮ۪کہٕ تۄہہِ کَرِتھ تۄہہِ کٔمۍ دیُتوٕ میٛون نمبر اَچھا تُہۍ چھُوٕ حظ ؤنکیٚنَس تُہۍ چھُوٕ حظ وُنکیٚنَس کٔشیٖرِ منٛزٕے اَچھا اَچھا ٹھیٖک تۄہہِ آسِوٕ ویسے چُکومُتھ زعفران کُنہِ جایہِ کِنہٕ نہَ چلو چلو اَچھا اَچھا ٹھیک ٹھیٖک زعفران اَتھ حظ چھِ یہِ چھِ مُختلف قۭمتَن پٮ۪ٹھ أسۍ کٕنان وۅنۍ گوٚو یہِ چھِ زعفران تھوڑا درٛۅگٕے گَژھان پہنَس اَتھ چھِ قۭمتھ گژھان علاوَے اَتھ چھِ محنت لگان اَسہِ واریاہ آ بِلکُل اَمیُک قۭمتھ میلہِ تۄہہِ اَمیُک قۭمتھ میلہِ تۄہہِ ہَر کُنہِ جایہِ ہِوُے کیٛازِکہِ یہِ چھِ اَتھ چھِ محنت لگان واریاہ یہِ چھُ واریاہ درٛۅگ گَژھان اَگر کِلوٗ حِساب مےٚ نِش میٚلہِ تۄہہِ اَصٕل چیٖز اَگر کِلوٗ حِساب تُہۍ وُچھو کِلوٗ چھُ گَژھان لگ بگ لگ بگ ژَتجی پنٛژاہ ساس تام تہٕ بہٕ دِہمو تۅہہِ کِلوٗ وۅنۍ گوٚو تۄہہِ گَژھِ کَنسیشَن بہٕ دِمہو تۄہہِ کِلوٗ ژَتجی ساس تام رۄپیَس پانٛژھ شےٚ ساس کرٕ بہٕ تۄہہِ کم بیٚیہِ ما اوس کیٚنٛہہ وَنُن اَچھا اَچھا آ کٲشُر مرژٕوانٛگُن یِتہٕ چھِ اَسہِ یہِ چھِ اَصٕل ریٹَس پٮ۪ٹھ بنان یہِ بنہِ تۄہہِ سَستہٕ یہِ چھِ أسۍ چھِ ہاے بریٖڈ مرژٕوانٛگُن تہِ کٕنان پیٖسِتھ أسۍ چھِ کٲشُر مرژٕوانٛگُن تہِ کٕنان پیٖسِتھ شُملا مرژٕوانٛگُن تہِ پیٖسِتھ کٕنان یہِ چھِ گََژھان کِلوٗ لگ بگ ژور ہَتھ تانۍ چھِ گَژھان کِلوٗ ژور ہَتھ پانٛژھ ہَتھ تہٕ تۄہہِ گَژھِ کَنسیشَن آ بِلکُل یہِ چھِ سا سارِنٕے جایَن چلو ییٚلہِ تۄہہِ نِیُن آسہِ تہٕ تُہۍ ییٖزیٚو میٛٲنِس دُکانَس پٮ۪ٹھ أسۍ کَرَو ییٚتھٕے کَتھ چلو اَدٕ کیٛاہ اَسلام علیکُم